اَتھ حظ چھِ پانٛژھ سیٚپٹَمبَر آسان تَمہِ دۄہ چھِ مَناوُن أہ وۄستادَن ہُنٛد دۄہ بیٚیہِ چھِ آسان شَتوُہ جَنؤری ییٚمہِ دۄہ ہِندُستانَن چھِ ٲییٖن بَنومُت بیٚیہِ چھِ آسان پنٛداہ اَگستہٕ ییٚمہِ دۄہ ہِندُستان چھُ گوٚمُت آزاد بیٚیہِ چھُ زٕ اکتوٗمبَر یُس مَناوان چھِ أسۍ گاندھی جی یُن دۄہ گاندھی جیَنتی بیٚیہِ ہَسا چھِ کَہہ مارٕچ تَمہِ دۄہ چھِ مےٚ آسان پَنُن یہِ زاے دۄہ بیٚیہِ چھِ ژۄداہ نَوَمبَر سُہ چھِ